سٲنِس کَشمیٖرَس منٛز چھِ اَکھ جاے تَتھ چھِ وَنان گُلمَرگ بییہِ مطلب تور چھِ طرفاتو پٮ۪ٹھ لوٗکھ یِوان چاہے انڈیا نیٚبَر آسہِ یا چاہے سانہِ کَنٹرٛی اَنٛدر آسہِ پرٛیٚتھ کانٛہہ لوٗکھ چھِ تور یِوان زیادٕ پَہنَس مطلب ہُتھ کٔنۍ بَہارَس وہارَس مَنٛز چھِنہٕ تیٛوت یِوان کِہیٖنۍ مگر یِوان چھِ تَتہِ چھِ مطلب گَنڈولہٕ آسان لَگٲیِتھ ٲں اَلگ الگ گُرۍ چھِ گُرۍ سَوارِ چھِ تَتہِ کَران سُہ چھُ مطلب گرٛیٖن تَتھ چھِ وَنان گرٛیٖن لینٛڈ تَتہِ سٕے چھُ مٲدان اَکھ تَتہِ چھُ مطلب ٲں تَتہِ چھُ تیٛتھ مَزٕ یِوان بَہارَس چھِ تَتہِ یِوان گَنٛڈولہٕ سَوٲرۍ کَرنہِ گَنٛڈولہٕ یا گُرۍ سَوٲرۍ کَرنہِ زیادٕ پَہنَس ییٚلہِ تور یِوان چھِ ٹیٛوٗرِسٹٕس تِم چھِ یِوان وَنٛدس مَنٛز وَنٛدس مَنٛز چھُ شیٖن آسان مٲدان چھُ آسان زَبَردَست مَطلب بَہارَس مَنٛز چھُ آسان مٲدان سورُے گرٛیٖن ییٚلہِ وَنٛدس چھِ نا تور گَژھان وَنٛدس چھُ آسان سورُے مٲدان وایِٹ مطلب زَن چھُ آسان اِنسان جَنتَس مَنٛز تیٛتھ چھُ سُہ آسان سَجان یِم ٹیٛوٗرِسٹہٕ چھِ آسان تِم چھِ زیادٕ پَہنَس یِوان وَنٛدس مَنٛز سکیٹرِنٛگ کَرنہِ مطلب ٲں وَنٛدس مَنٛز چھِ تَتہِ اَلگٕے بھیٖڑ بھیٖڑ آسان بیٚیہِ آسان اَلگٕے مَزٕ تور کۭتیٛاہ لوٗکھ چھِ یِوان مطلب ٲں یِم تِم پارکہٕ وٲلۍ چھِ تِم کوتاہ چھِ زینان مطلب أکِس نَفرَس چھِ تِم ہیٚوان وُہ وُہ تٕرٛہ تٕرٛہ رۄپیہِ پَتہٕ سوٗنٛچِو تُہۍ پانٔے طرفاتو پٮ۪ٹھ چھِ لوٗکھ یِوان تور وِزِٹ کَران تِم کوتاہ آسیٚن زینان مطلب سٲنِس کَشمیٖرَس منٛز چھِ ساروٕے کھۄتہٕ زیادٕ ساروٕے کھۄتہٕ زیادٕ سۄے جایہِ اصٕل بیٚیہِ تہِ چھِ اَکھ جاے تَتھ چھِ وَنان پہلگام پہلگام تہِ چھِ مَطلَب تٔمے آیہِ مَگر تَتہِ چھِ زیادٕ پَہنَس یِمٔے وایلڈٕ انمٕلٕز سۄ چھِ تَمے موٗجوٗب مَشہوٗر مگر زیادٕ پَہنَس چھِ یِم تہِ لوٗکھ یِن ٲں مطلَب انٛڈیا یا انٛڈیا نیٚبَر مُلکو منٛز تِم چھِ زیادٕ پَہنَس وِزِٹ کَران گُلمَرگٕے